آ ہیٚلو اسلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ اَہَن حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ اَسہِ اوس حظ تۄہہِ چھُو شِکارا والا حظ اَسہِ اوس چَکر حظ کَرُن ڈَلس منٛز اوس چَکرَ اَسہِ کرُن اَسہِ اوس چار چِنارِ تام حظ گژھُن تہٕ اَسہِ ؤنۍتَو ریٹ حظ تُہۍ کُمہِ کَمہِ حِساب چھُو ہٮ۪وان تُہۍ حظ گنٛٹہٕ حِساب چھُوا ہٮ۪وان دۄہ حِساب چھُوا کیٛاہ چھُو ہٮ۪وان تُہۍ ریٹ حظ اَسہِ ؤنۍتَو پَنُن تُہۍ تُل گنٛٹَس حظ زٕ ساس کَنٹس چھِ دِنۍ زٕ ساس مطلب یورٕ چار چِناری تہٕ تورٕ بیٚیہِ واپَس حظ اَچھا حظ ٹھیٖک ٹھیٖک زٕ ساس رۄپیہِ تہِ حظ کَنسیشَن گژھِ نہٕ حظ کِہیٖنٛۍ کیٚنٛہہ اَچھا وۅنۍ چھِ اَکھ چیٖز مےٚ چھِ حظ فیملی سۭتۍ سٲرٕے مِثال أسۍ چھِ فیملی فُل فیملی آمٕتۍ حظ أسۍ چھِ پانٛژھ سِکِس سیوَن میٚمبٲرٕس چھِ أسۍ تہٕ تُہۍ ؤنۍتَو اگر اَمہِ سۭتۍ بیٚیہِ کیٚنٛہہ کَنسیشَن گژھِ ہا أسۍ کَرہاو تیٚلہِ یا سا یہِ تُہٕنٛزٕے کرہاو أسۍ بُک یہِ تُہٕنٛزٕے شِکارا کرہاو أسۍ بُک پانٛژوٕے أکسٕے منٛز اَدٕ سِٹے چھُ اَسہِ حظ دۄہَس راتَس حظ سِٹے تہِ چھُ اَسہِ کَرُن راتَس حظ آ راتس چھُ کَرُن سِٹے تہِ اَسہِ راتَس کوٗتاہ چھُو ہٮ۪وان تُہۍ حظ ٹھیٖک اگر ہَے پانٛژھ ساس چھِ راتَس سِٹے کَرنَس حظ اَتھ منٛز چھُ یِوان کھٮ۪ن چٮ۪ن حظ کیٛاہ کیٛاہ چھِ وَنان شامُک ٹایم چھُ اَتھ منٛز یِوان

ٹھیٖک حظ چھُ یہِ گوٚو دٔہمہِ ڈسمبر تہِ حظ ٹھیٖک گوٚو یہِ گژھِ فایِو تھاوزَنٛڈ آسہِ حظ یہِ ہاسا یہِ فایِو فیملی ممبٲرٕس اَہَن حظ ٹھیٖک تہٕ یَتھ گژھوٕ نہٕ پنٛداہ شَتھ رۄپیہِ حظ فاینَل اَسہِ ٹھیٖک ٹھیٖک اَدٕ وُنکٮ۪س چھا اتھ کھٮ۪ن چٮ۪ن ایٚویلیبُل چھُوا حظ تَتھ منٛز دِوان تُہۍ وُنکٮ۪س چھِ رایڈَس منٛز کیٚنٛہہ کیٚنٛہہ ڈرٛنٛکٕس وِنکٕس کیٚنٛہہ بَنان گوٚو ڈرٛنٛکٕس بَنہِ حظ ہا ٹایم چھُ گَنٹہٕ حظ پتہٕ دپو ٹھیٖک حظ چھُ تہٕ کٔرِو حظ تُہۍ اَتھ یہِ بُک سانہٕ خٲطرٕ حظ أسۍ چھِ فیملی مٮ۪مبٲرٕس کٔرِو حظ تُہۍ بُک سون یہِ پیرا رایڈ أسۍ کَرو پیمٮ۪نٛٹ حظ تیٚلہِ ادٕ حظ چلو چلو ٹھیٖک سَلام علیکُم